اَسلام علیکُم وعلیکُم اَسلام ٹھیٖک چھِو حظ اَصٕل پٲٹھۍ آ ٹھیٖک اَصٕل پٲٹھۍ آ کَم چھِو تُہۍ ؤنِو سا آ ؤنِو سا اَچھا اَچھا ؤنِو سا آ دیوار کوتاہ بوٚڈ چھُ بَناوُن یہِ چھُو تۄہہِ مَکانس أنٛدۍ أنٛدۍ دیُن اَچھا اَچھا تۄہہِ لَگیو اَتھ لَگنو تۄہہِ یہِ یہِ ٹایِل دَہ وُہ گاڑِ ٹایِل لَگنو تۄہہِ دَہ گاڑِ کیٛاہ لَگنو سیٖمَٹھ لَگنو دَہ وُہ وُہ مطلب وُہ ٹھیلہٕ بیٚیہِ لَگن بیٚیہِ لَگٮ۪س ٹیٚہہ لگٮ۪س دَہ ٲٹھ دَہ گاڑِ تِکیٛازِ کہِ تۄہہِ آسنو نا پَتہٕ یورٕ کھالُن یتھ مںٛز سیٖمٹَسٕے منٛز آ آ یہِ سیٖمَٹھ باجر لگوٕ باجر لَگنو ٲٹھ دَہ گاڑِ سٮ۪کھ لَگنو دَہ گاڑِ تۄہہِ لَگنو تۄہہِ ٲٹھ گاڑِ

أکیٛاہ وۅنۍ چھُنا اَسہِ خٲطرٕ کِہیٖنٛۍ تہِ وُنکٮ۪ن چھِ یورٕ آورٕے أسۍ چھِ اَسہِ چھُ یہِ سکوٗلَو تہِ روٚٹمُت دیوار أسۍ چھِ سُہ بَناوان أسۍ چھِ وُنہِ آورُے مِکسر وِکسر چھُ پٮ۪ٹھِس سٍتۍ بَنٛد تَمے موٗجوٗب چھِ أسۍ وُنہِ آورُے یوٚتام نہٕ مِکسر گژھِ یلہٕ کِہیٖنٛۍ تہٕ توٚتام ہٮ۪کَو نہٕ أسۍ وۅنۍ یِتھ کِہیٖنٛۍ تہِ مِکسر بَغٲر ہٮ۪کَو نہٕ کٲم کٔرِتھ کِہیٖنٛۍ تہِ نہٕ آ تَمے موٗجوٗب تُہۍ پرٛٲرۍزیٚو ہالَس تُہۍ تھٲوزیٚو أنِتھ یہِ کنہِ ٲٹھ گاڑِ سٮ۪کھ آ سٮ۪کھ تھٲوزیٚو تُہۍ پانٛژھ گاڑِ باجر باجِر تھٲوزیٚو أنِتھ دَہ گاڑِ بیٚیہِ أنۍزیٚو سیٖمَٹھ سیٖمَٹھ گٲڑۍ اکھ وُہ بیگ أنۍزیٚو سیٖمَٹھ وۅنۍ تھٲوزیٚو تُہۍ پَنٕنۍ تَیٲری تہٕ اَسہِ تہِ لَگہِ نہٕ یورٕ کِہیٖنٛۍ آ تُہۍ تھٲوزیٚو اورٕ تَیٲری کٔرِتھ اَچھا بیٚیہِ وۅنۍ کر یِیو تُہۍ اَچھا اَچھا تُہۍ کٔرۍزیٚو تیٚلہِ مےٚ فون اَچھا اَچھا چلو او کے اَسلام علیکُم